اکھ مَشہور تَتھ مَنٛز چھِ اکھ دلیٖل تارکَن مُتعلِق یُس اَپُز چھُ کٲشِر دلیٖل چھِ لَکٹٮ۪و مَکٹٮ۪و تارکو یُس أسۍ وَنان چھِ لَکٹٮ۪و مَکٹٮ۪و امیُک مَطلَب گوٚو تارُک چھُ واریاہ لَکُٹ اَسہِ نِش یہِ چھُ بِلکُل غَلَط تارک چھِ واریاہ بٔڑۍ آسان تارَک چھِ سانہِ زمیٖن کھۄتہٕ تہِ بٔڑۍ واریاہ بٔڑۍ چھِ آسان اَسہِ پَزَن یِم یژھہٕ نَظمہٕ پَننٮ۪ن شُرٮ۪ن مَنٛز واتناونہٕ کینٛہہ تکیاز تمَن چھُ امہ سۭتۍ غَلَط اِنٹنشَن لَگان یہِ چھُ واریاہ غَلَط سُہ سُہ نظم لَکٹٮ۪ن لَکٹٮ۪ن شُرنۍ مَنٛز یِن